مےٚ اَنے نایکا پیٚٹھ اَکھ مویِسچِرایزَر مےٚ آو سُہ تیوٗتاہ تیوٗتاہ پَسنٛد بہٕ آن نہٕ سُہ بیٚیہِ اَکہِ فِرِ تٔمۍ کٔر میانہِ بٔتھِگ سٲرٕے خۄشکی دوٗر